أسۍ اگر پنٕنِس گامَس منٛز وٕچھو اَسہِ چھُ واریاہ اَصٕل کومنٹی سَپوٹ کیٛازِ اَسہِ یِم کومنِٹی سپوٹ چھُ اَسہِ واریاہ زیادٕ اَصٕل کیٛازِ اگر أسۍ کینٛہہ اَسہِ یِم چھِ نؠبرِم مُلکَن سۭتۍ کَران نؠبرِمؠن سۭتۍ کَران کَتھ اَسہِ مطلب اگر أسہِ کُنہِ کینٛہہ بؠمٲرۍ وؠمٲرۍ ٲسۍ اَتھ اَسہِ کٕمۍ کھادٕ چھِ ترٛاونہِ اَسہِ کٕمۍ دَوہ چھِ دِنۍ تہٕ اَسہِ چھِ مطلب یِم کومنٹی منٛز یِم نفر چھنمٕتۍ تِمن مطلب یہِ محرت چھِ یِم چھِ أسۍ باغس منٛز مٔہرَن وہرن تہِ سوزان اگر اَسہِ فصلَس کُنہِ قٕسمٕچ کانٛہہ بؠمٲرۍ آسہِ یِم چھِ أسۍ کھادٕ واد تہِ دؠوناوان یِم چھِ أسۍ دوہ تہِ سوزان تہٕ اس لیے یِم اؠگرِکَلچر وٲلۍ چھِ یِمن چھُ اَمیُک واریاہ اَصٕل سپوٹ تہٕ یِتھ پٲٹھۍ چھُ اؠگرِکَلچر وٲلۍ یِم چھِ مطلب پَنُن ایٚگرِکَلچَر شوقہٕ سان کران پَنٕنہِ کٲم کَران شوقہٕ سان کیازِ اورٕ چھِ یِمن مان ژٕ واریاہ سپوٹ تہِ مِلان یِہُنٛد اس لیے اسہِ چھِنہٕ ہُتھ پٲٹھۍ پرابلِم گژھان کینٛہہ یِم چھِ بیٚیہِ ریٹھ ویٹھ یِمن سۭتۍ تہِ کران ہُہ اَسہِ چھِ پتہٕ مان ژٕ اتھٕ فٲہِدٕ وٲہِدٕ تہِ اَصٕل پٲٹھۍ یِوان کیازِ اَسہِ چھُ صاف مال تہِ روزان بؠماریو نِش تہِ بچان تہٕ اَسہِ چھِ ہُہ واریاہ اَصٕل روزان فٲہِدٕ تہِ فٲہِدٕ واریاہ روزن اَصٕل پٲٹھۍ تہٕ کیازِ یہِ گژھِ آسُن أکِس اؠگرِکلچر وٲلِس وۄنۍ گژھِ آسُن کومنِٹی سپوٹ گژھِ آسُن وۄنۍ ضروٗری اگر نہٕ یِمَن یہِ آسہِ تِکیازِ سون یہِ زٔمیٖندٲری ؤمیٖندٲری روزِنہٕ ٹھیٖک کیٚنہہ نہ بَڑِ اوٚکُن دِلچسپی اس لیے یِم چھِ اَسہِ ہر کُنہِ طٔریٖقو سپوٹ کران تِکیازِ أسۍ چھِ بَڑاوان پنُن اؠگرِکَلچر تہٕ اَسہِ چھُ واریاہ زیادٕ ساتھ تہِ اَتھ